آ یہِ چھُ ضوٚروٗری تعلیٖم یافتہَ گَژھ آسُن ہَر کانٛہہ کیازکہِ واریاہ ضوٚروٗرَتھ چھِ یہِ تعلیٖم چاہے گَرِ یَتھ مَنٛز أسۍ پَننیٚن بَچَن تَربیت دِمو پنٕنیٚن ہَمسایَن تَربیت دِمو پِننِس مٲلِس ماجہِ تَربیت دِمو ییٚمہِ سۭتۍ اکھ ایٚجُکیٹِڈ ماحول بَنہِ اور ییٚمہِ سۭتۍ اکھ سُدھار یی سَماجَس ییٚمہِ سۭتۍ سُدھار یی سوسایٹی تاکہِ سۄ جانوَرگی ژَلہِ لُکَن مَنٛز اور اکھ سُدھار یی اَصلِس کُن اکھ بَہار یی ییٚمہِ سۭتۍ سٲری فتنہٕ ژَلَن اور اکھ اَصٕل ماحول گَژھِ کرییٹ اور یُتُے یوت نہٕ کینٛہہ نیٚبَر چھُ پیٚوان گَژھُن کُن ساتہٕ اَلَگ باشا مَنٛز اَلَگ زُبانہِ مَنٛزچھُ پیٚوان باقیَن سۭتۍ کَتھ کَرٕنۍ اور سُہ گوٚژھ تمہ ساتہٕ تہٕ کینٛہہ چیٖز چھِ آسان تمہِ ساتہٕ تَتہِ یُس ایٚکٕسپوجَر چھُ آسان مِلیومُت ایٚجُکیشَن سۭتۍ سُہ چھُنہٕ آسان ہُمِس اَنپَڈَس مِلیومُت اَن ایٚجُکیٹِڈ یُس چھُ آسان تٔمِس کینٛہہ تمِس چھِ گَژھان پرابلم یِمَن لُکَن سۭتۍ کَتھ کَرنَس سُہ پَرنَس سۭتۍ سُہ چھُنہٕ ہیٚکان بِہیویَر سَمجِتھ کینٛہہ اور سُہ چھُ تمہ ساتہٕ اَن ایٚجُکیٹِڈ چھُ کَران کُنہِ ساتہٕ تیُتھ بِہیویَر ییٚمہِ سۭتۍ دَہَن گَژھِ تمہ سۭتۍ مَطلَب نا مَنٛدَچھ اور سُہ شوٗبِہا نہٕ کینٛہہ اور یِم چیٖز چھِ ایٚجُکیٹرس یُس آسان چھِ تمِس نِش گَژھان فرق بِلکُل اور نوٚن اکھ چیٖز چھُ نیران اَہَن سا یہِ چھُ ایٚجُکیٹِڈ